کھیل کود چھُ انسان سٕنٛدۍ خٲطرٕ واریاہ ضروٗری تہٕ انسان سٕنٛدۍ صحت خٲطرٕ تہِ واریاہ ضروٗری مگر کھیل کودس منٛز چھُ أکِس انسانس بیٚکِس انسان سٕنٛدۍ عزَتُک خاص خیال تھاوُن کھیل گنٛدان وٲلۍ کھلٲڑۍ گژھن زیُٹھ تہٕ کوٗنٛژھ پرزناوِتھ ہیٚکٕنۍ کھیل گنٛدنُک مدہ تہٕ مقصد چھُ یی زٕ أکِس بیٚکِس سۭتۍ ماے تہٕ محبت سان روزُن بییٚہِ ملہٕ ژار سان روزُن یمیُک انٛداز زن أسۍ یتھ پٲٹھۍ ہیٚکو لگٲوِتھ زٕ أکِس ٹیٖمس منٛز چھِ کاہہ کھلٲڑۍ آسان تہٕ کاہہ کھلٲڑۍ چھِ یکجٔہتی سان روزان یہِ زٲنِتھ زِ اسہِ چھُ پننس مقصدس منٛز کامیاب گژھُن مگر تِمن کہن کھِلاڑٮ۪ن پزِ مُخٲلِف ٹیٖم کٮ۪ن کہن پٕلیرن عٮ۪زتھ سان پیش یُن بییٚہِ تِمن سۭتھۍ تہِ ملہٕ ژار سان روزُن بییٚہِ پزِ کہن یِمن کھِلاڑٮ۪ن یا کھیل گنٛدن وٲلۍ کھِلاڑٮ۪ن زِٹھیٚن ہُنٛد تہٕ یِم زِ عزت چھِ عزت وِقار وٲلۍ نفر آسن تِہُنٛد پزیٚکھ مانُن یُس زن کھیٚلہِ ہُنٛد اصٕل مقصد چھُ